اَکھ پانٛژھ کُنہٕ وُہ شَتھ تہٕ شیٚیہِ شیٖتھ ترٛےٚ نَو کُنہٕ وُہ شَتھ تہٕ اَرنَمَتَھ ترٛےٚ دَہ کُنہٕ وُہ شَتھ تہٕ شیٚیہِ شیٖتھ اَکھ کَہہ کُنہٕ وُہ شَتھ تہٕ سَتہٕ شیٖتھ ترٛےٚ بَہہ کُنہٕ وُہ شَتھ تہٕ ژۄیہِ شیٖتھ